مےٚ اوس بٕتھِس واریاہ پِمپلٕز درٛٲمٕتۍ وۄنۍ اوس مےٚ کوٚرمُت میٖشو پؠٹھ پروڈکٹ اکھ آرڈَر یَتھ ناو چھُ سِکِن کرٛافٹ ییٚلہِ مےٚ سُہ یوٗز کوٚر مےٚ باسیو واریاہ فرق پِمپٕلز تہِ گٔے غٲب مَگر تمہِ سۭتۍ گوٚو مےٚ ڈراینؠس بٕتھِس مےٚ باسیٚو سُہ بیکار پرٛوڈَکٹ تَتھ چھِ یِمَے نگیٹِو پویِنٛٹٕس کہِ تمہِ سۭتۍ چھِ بٕتھِس ڈراینؠس گژھان واریاہ زیادٕ بیٚیہِ چھُ بُتھ گژھان رف